ہٮ۪لو اسلامُ علیکُم اہن حظ ٹھیٖک الحمدُاللہ تُہۍ چھو حظ ٹھیٖک آ آ بُکٕے چھِ أسۍ کٕنان آ ٹھیٖک اَدٕ وۄنۍ کیاہ تَتھ چھا پرابلٕم کیٚنٛہہ اچھا اچھا ٹھیٖک اَدٕ کِہیٖنۍ چھُنہٕ کِہیٖنۍ چھُنہٕ پرواے تُہۍ أنۍ زیو واپَس نہ کیٚنٛہہ چھُنہٕ پرواے تُہۍ نیٖزیو نوٚو ایڈِشَن کِہیٖنۍ چھُنہٕ اوا اوا نوٚوٕے چھُ ٲں أسۍ چھِنہٕ ویسے یِتھ پٲٹھۍ کیازِ کہِ ییٚمِس کَسٹَمَرَس أسۍ دِوان چھِنا أسۍ چھِنہٕ یِتھ پٲٹھۍ پَتہٕ ایکسچینج کَران کِہیٖنۍ یہِ سَہَل سَہَل کِہیٖنۍ تہِ چلو کیٚنٛہہ چھُنہٕ پرواے وۄنۍ چھُو تۄہہِ اگر یہِ ایڈِشَنَس مَنٛز پرابلٕم چھِ تہٕ سُہ ہیکو أسۍ کٔرِتھ وۄنۍ یوجؤلی چھِ أسۍ ایکسچینج چھِ أسۍ پھر بی کَران مگر رِٹٲرٕن چھِ تھوڑا مُشکِل گَژھان تہٕ رِٹٲرنَس پٮ۪ٹھ چھِنہٕ پیمٮ۪نٹ أسۍ کَران کِہیٖنۍ البَتہ ایکسچینج چھِ أسۍ کَران توتہِ تُہی أنۍ زیو ییٚمہِ ساتہٕ تُہۍ فری ٲسِو پَگہہ اَدٕ کِہیٖنۍ چھُنہٕ کِہیٖنۍ چھُنہٕ پرواے تُہی أنۍ زیو صُبحن واپَس نا آ تُہۍ أنۍ زیو صُبحَس واپَس تہٕ کِہیٖنۍ چھُنہٕ پرواے أسۍ دِمو تۄہہِ ییتنَس بَدل تہٕ البَتہ نہ ویسے صبحَس آسو اَسہِ دُکان بَندٕے مےٚ باسان پَگہہ ما آسہِ اَسہِ تھوڑا کٲم پگہہ چھُ اَسہِ تھوڑا آوریرٕے گَری تہٕ تُہۍ کٔرۍ زیو کٲم تیٚلہِ ییٖزیو کٲلکٮ۪تھٕے کٲلکٮ۪تھ آسہِ شاپ تہِ ییٚلے أسۍ آسو شاپس پٮ۪تھٕے تہٕ کٲلکٮ۪تھ ییٖزیو تُہۍ کٔرۍ زیو تُہۍ بُک ایکسچینج کِہیٖنۍ چھُنہٕ نا نا پگہہ آسو نہٕ أسۍ کیٚنٛہہ کٲلکٮ۪تھ ییٖزیو تُہۍ نا أسۍ چھِ آسان صُبحس نَو بَجے پٮ۪تھ پانژھ بَجے تام شامَن کُنہِ ساتہٕ شےٚ بَجے تہِ آسان تہٕ مَگر یہِ کٲلکٮ۪تھ ییٖزیو تُہۍ صُبحَن نَیہِ پٮ۪ٹھٕ شامَن پانژھِ بَجہِ تام أسۍ آسو کُنہِ تہِ ساتہٕ ییٚمہِ ساتہٕ تۄہہِ ٹایِم ییو تُہۍ ییٖزیو

آ سُہ مِلہِ مِلہِ ٲں ریفرَنسہٕ چھےٚ اَسہِ سارے کِہیٖنۍ چھُنہٕ تُہۍ ییٖزیو تہٕ اَدٕ حظ چَلو اَدٕ کیاہ اَدٕ کیاہ ٹھیٖک چھُ